ہیٚلو اسلام علیکُم وعلیکُم سَلام جی تُہۍ کٕم چھِو ہاں جی اَہَن حظ اچھا أمِس چھِ ٲسمٕژ تھوڑا ایمَرجَنسی پہنتھ اِسی لیے آ آ ییٖژہن چھِ ییٖژہن چھِ حقیٖق ییٖژہن چھِ حقیٖقی چلو کیٚنٛہہ چھُنہٕ وۄنۍ تھاوَو آینداہ سے دیان بہٕ وَنہٕ یِمَن بہٕ کَرٕ یِمَن پَنٕنۍ کِنۍ یہِ آ آ چلو بہٕ چھےٚ سَو تۄہہِ معٲفی مَنگان وۄنۍ تھاو بہٕ وۄنۍ وَنہٕ بہٕ یِمَن کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ آد حظ اَدٕ حظ بِہِو اَسلامُ علیکُم